کُنہٕ وُہ شیٚتھ نَمہٕ نَمَتھ ژور ڑیٚسَمبر کُنہٕ وُہ شیٚتھ تہٕ اَکہٕ سَتَتھ پَنٛداہ ڈیٚسمبر پانٛژھ ڈےٚ پانژھ مارچ زٕ ساس شیٚے کُنہٕ وُہ شیٚتھ اَرٕ نَمَتھ ژۄداہ اَگست شُراہ شیٚتھ شیٹھ ژۄداہ ڈیٚسَمبر کُنہٕ وُہ شیٚتھ تہٕ ژۄیِہ تٲجی ژور جنؤری